لاک ڈاونَس منٛز موبایل یا لٮ۪پٹاپ چَلاوُن اوس نہٕ کانٛہہ فٲیِدَے کمنِکیشَن ٲسۍ سٲرٕے بنٛد اِوٕن کہ فون کالِنٛگ ٲس بنٛد نٮ۪ٹ اوس بنٛد تہٕ آہِستہ آہِستہ گوٚو رٮ۪سٹور نٮ۪ٹ تہٕ سِپیٖڈ ٲس نہٕ تِژھ کینٛہہ تہٕ آن لاین سکوٗلِنٛگ یُس ٲس یا ؤرٕک فرٛام ہوم ٲس سۄ ہسا ٲس بورٕڈ کیازِ کَلاس تہِ ٲسۍ نہٕ سٲری اٮ۪ٹنٛڈ کَران کِہینۍ پرٛوکزی اٮ۪ٹنٛڈَنس ٲس گژھان یا ؤرٕک فرٛام ہوم چھِ ؤرٕک فرٛام ہوم چھِ سُتہِ ٲس نہٕ تِتھ پٲٹھۍ اَصٕل کِہینی تِکیازِ کٔشیٖرِ ہِنٛدیو کٔشیٖرِ ہِنٛدۍ لوٗکھ چھِ واریاہ پَتھ مطلب آن لاین سِسٹَم نِش تہٕ ییٚمہِ کہِ وَجہ سۭتۍ اَسہِ واریاہ سفر پیو کَرُن چاہے اٮ۪جوکیشَن فیٖلڑٕ اوس چاہے آن لاین کانٛہہ فیٖلڑٕ اوس تہٕ سَہ ہسا اوس واریاہ بورِنٛگ مطلب آن لاین سکوٗلِنٛگ سۭتۍ ہَسا گٔیے واریاہ بَچہِ تٔمہٕ مطلب یِمہٕ اٮ۪جوکیشنہٕ ںِش واریاہ پَتھ گٔیے ایز کَمپیٲرڑ ٹو باقٕے سِٹیٹٕس یِم چھِ یِمَن منٛز آف لاین اٮ۪جوکیشَن اوس تہٕ کٔشیٖرِ ہںٛدیو ہَسا کوٚر واریاہ سفر